اَگر أسۍ کَتھ کَرو یِم تہِ مطلب یِتھ کَنۍ رورل ایریا ہن منٛز چھِ روزان تِمن جاین چھِ رروزان ییٚتہِ نہٕ سُہ تِتھ کَنۍ چھُ سُہ ڈِجٹلیزیشن چھُنہٕ کِہینۍ یا تِم ماڈٲرنیزیشن یِم چیٖز چھُنہٕ کِہینۍ تِم چھُ الگ دُنیا چھُ تِمَن آسان باقین نِش تہٕ مےٚ چھُ باسان تِم چھُ یِہوے کھیل کوٗدے گندان چاہے مطلب واریاہ گیمہٕ گندان چاہے سُہ کِرکٹ آسہِ فُٹ بال آسہِ والی بال آسہِ یا باقٕے باقٕے یُس تِمن لوکل گیمہٕ چھُ آسان تِم گندن تِمو سۭتۍ چھُ تِمن مطلب تَم چھِ پَنٕنٮ۪ن دوستن سۭتۍ تِم گیمہٕ گندان یا باقین سۭتۍ اَگر تِمن کانٛہہ ٹٮ۪نشن آسہِ سُہ چھِ ٹٮ۪نشن چھُ دوٗد ژَلان مےٚ چھُ باسان کہِ یٔمۍ چھِ اَصٕل سورس اِنسانُن ہُنٛد سُہ پَنُن ماینڈ فری تھاونہٕ خٲطرٕ خۄش ہٲلی ہنٛز زندگی گُزارنہٕ خٲطر صحت یابٔچ زندگی گُزارنہٕ خٲطرٕ چھُ یہِ واریاہ زیادٕ اَصٕل طٔریٖقہٕ تِم چھِ یہِ مطلب مَثال کے طور پر یم رورل ایریاز ہِندۍ آسان تِم چھِ آلریڈی یہِ کران یہِ چیٖز چھُ تِمن منٛز یہِ چھُ تِمن پازٹِو پوینٹ اکھ تِم چھِ یہِ آلریڈی اَتھ چیٖزَس منٛز مَگر مین چیٖز چھُ أربن ایریا ہن منٛز چھُ نہٕ یہِ کِہینۍ تِمن منٛز تِم گژھن ینۍ یِم تِم چھُ سُہ أندری کٔنۍ آسان سُہ موبالہٕ سۭتۍ یا آسان ہُتھ سۭتۍ آسان یتھ سۭتۍ آسان مَگر یُس اَصٕلی چھُ مطلب اَگر أسۍ وَنو موبالَس منٛز چھِ تٕم گندان تِم گٔے فیک گیمہٕ گندٕنۍ یا سُہ گندُن یا نہ گِندُن ہِشی کَتھ تَمہِ سۭتۍ چھُ اِنسانَس ٹینشنٕے گژھان تہٕ مَگر ہُتھ کَنۍ یُس ہُتھ کنۍ تِمنٕے چھُ ضروٗری نٮ۪بر نیرُن نٮ۪بر گندُن تاکہِ سُہ دٮ۪ماغ روزِ تِمن پَنُن سَنتولن روزیٚکھ تِمن ٹھیٖک اَصٕل پٲٹھۍ روزیٚکھ تہٕ تِم تہِ بیٚہن اَصٕل تہٕ خۄش حال پٲٹھۍ